اولڈ تہٕ نِو میٖڈیاہَس منٛز چھِ یِہوٚے فَرق یُس اولڈ میٖڈیا اوس اَمیُک ؤرجَن ہَسا اوس واریاہ ویٖک ایز کَمپِیٲڈ ٹُہ نِوَس نِش مطلب یُس اولڈ میٖڈیا اوس آسان اَمِچ نِوٕزِ اوس واتان ایٚکہِ پٮ۪ٹھ بیٚکِس جایہِ پٮ۪وان واریاہ لیٹ پَہَن تہٕ بیٚیہِ أمِس میٖڈ اولڈ میٖڈیا اوس اَمیُک چھُ یہِ سِکریٖن چھِ آسان یَمِچ یہِ لٮ۪وٕل چھِ آسان پَرنٕچ لٮ۪وٕل چھِ سُہ ہَسا یہِ اوس آسان واریاہ لیٖک یُس یہِ اولڈ میٖڈیا اوس آسان تہٕ یہِ اوس تہِ وارٕ یِوان بوزنہٕ تہِ کِہیٖنۍ نہٕ بیٚیہِ اوس سُہ واریاہ اِنسانَس سَمٕجھ تہِ تَران کِہیٖنۍ نہٕ أتھی بَرعکس اگر أسۍ نِو میٖڈیا نِمو نِو میٖڈیا چھُ آ نِو میٖڈیا چھِ آز لیٹٮ۪سٹ میٖڈیا یُس میٖڈیا آز أکِس نَفرَس نِش آسان طریٖقہٕ تہٕ بیٚیہِ اَصٕل زَبان اَصٕل زَبان نِش یِوان چھِ لَبنہٕ یُس یہِ نِو میٖڈیا چھِ یہِ چھِ آز لُکَن سَمٕج ترنَس منٛز یہِ واریاہ آسٲنی گژھان کہِ نِو میٖڈیاہَس منٛز چھِ اگر أسۍ کینٛہہ میٖڈیا نِمو لایِک ٹی وی چھِ یِوان برٛونٛہہ کالہِ ٲسۍ نہٕ ٹی وی یَس منٛز شکٕل تہِ وارٕ یِوان بوزنہٕ کِہیٖنۍ مگر آز چھِ بوزنہٕ یِوان اَصٕل پٲٹھۍ کہِ آز چھِ مختلف میٖڈیا یِوان کھُلاونہٕ سوشَل میٖڈیاز فیس بُک چھُ وَٹسَیپ چھُ ٹُویٖٹَر چھُ اِنَسٹاگرٛام چھُ تہٕ اولڈ میٖڈیاہَس منٛز ٲس نہٕ ایپ یوٗز یِوان کَرنہٕ کِہیٖنۍ نہٕ آز چھُ مختلف میٖڈیا جایَن سُہ مختلف کینٛہہ جایہِ ہٮ۪کان وٕچھان تہٕ مُختلِف میٖڈیا سۭتۍ تہٕ مُختلِف جایہِ ہہ جایہِ ہٕنٛز خوٗبصوٗرتی ہٮ۪کان وٕچھان وٕچھنہٕ